اَگر ہسا أسۍ کَتھ کرو ٹیکنالجی مُتعلِق مطلب کہِ یۄس ہسا ٹیکنالجی چھِ أمۍ حظ ٹیکنالجی سۭتۍ ہسا ووت اِنسان واریاہ کُنہِ حدوٗدس تانۍ اَگر ہسا أسۍ کَتھ کرو ٹیکنالجی ہنٛز یۄس ہسا ٹیکنالجی چھےٚ مطلب گاڑِ اَگر بَنایکھ یہِ تہِ ہسا بَنٲوکھ تھروٗ ٹیکنالجی اَگر أسۍ وُچھو برونٛہہ کالہِ اَگر اَسہِ کُن اوس پیٚوان گژھُن تَمہِ وِزِ نہ سا ٲسۍ نہٕ یِژھ ٹیکنالجی کینٛہہ یِژھ ؤنکیٚنس چھِ یہِ سا ٲسۍ أسۍ سوزان کٲنسہِ کوترَس اَتھِ چِٹھۍ سُہ اوس بیٚکِس جایہِ نِوان نہ تہٕ ٲسۍ کیٚنہہ ڈاک خانس منٛز چٹھۍ تراوان سُہ اوس بیٚکِس جایہِ نِوان اَگر ہسا أسۍ ؤنکیٚنس ٹیکنالجی ہنٛز کَتھ کرو ؤنکیٚنس ہسا چھِ اَسہِ آن لایَن ؤنکیٚنس چھِ أسۍ فون یۄس ہسا یۄس یُس سَفر اوس أسۍ رٮ۪تہٕ وادَن منٛز یا ؤری وادَن منٛز یُس سَفر ٲسۍ أسۍ کَڑان سُہ سا چھِ أسۍ ؤنکیٚنس ٹیکنالجی ہُند مدتہٕ سۭتۍ سُہ سا چھِ أسۍ خٲلی اَڑِ گٲنٹہٕ أڑِس گٲنٹَس منٛز طے کران برونٛہہ کالہِ اَگر کٲنٛسہِ برونٛہہ برونٛمہِ زَمانہٕ اَگر کٲنسہِ ییٚتہِ پٮ۪ٹھ دِلہِ اوس آسان گژھُن تقریٖبن لَگہٕ ہن تٔمِس رٮ۪تھ یا زٕ رٮ۪تھ أسۍ ہسا واتنٲیو ٹیکنالج تیوٗتاہ برونٛہہ ؤنکیٚنس ہسا چھِ أسۍ جَہٲزی سَفر کران مطلب یُس جَہازٕ ییٚتہِ پٮ۪ٹھ دِلہِ تام چھُ سودَے گٲنٹہٕ دِوان بیٚیہِ اَگر ہسا أسۍ وُچھو اَگر ہسا اَسہِ ڈاکٹرَس نِش اوس آسان گژھُن اَسہِ ہسا اوس پیٚوان رٮ۪تھ برونٛہہ گژھُن گۄڈٕ ہَسپَتال تَتہِ اوس اَسہِ پیٚوان فَلانۍ دۄہَس منٛز ڈیٹ رَٹُن اَگر ہسا أسۍ ؤنکیٚنس ؤنکیٚن کِس دورَس منٛز وُچھو یۄس ہسا ٹیکنالجی چھےٚ أمۍ ہسا واتنٲیو أسۍ یِژھ أسۍ ہسا چھِ ؤنکیٚنس آن لاین تہِ ہیٚکان یُس ایٚپویِنٹمینٹ یَتھ ایپینٹمینٹ رَٹنَس خٲطرٕ اَسہِ دۄہ دیٖن اوس راوان تَتھ چھِ ایٚپویِنٹمینٹَس خٲطرٕ چھِ أسۍ ؤنکیٚنس ٹیکنالجی ہندۍ ذٔریعہِ خٲلی زٕ یا ژور مِنٹ دِوان بیٚیہِ اَگر وُچھو اَگر أسۍ کُنہِ جایہِ کانٛہہ ہوٹل ووٹل اوس آسان بُک کَرُن ٹیکنالی ہسا کوٚر اَسہِ یوٗت مدد أسۍ ہسا چھِ سُہ ہوٹل بُک کران ؤنکیٚنس خٲلی دوٚیو یا ترٛیو مِنٹَو سۭتۍ فونن پٮ۪ٹھ تِکیازِ یۄس ہسا ٹیکناجی چھِ یہِ سا چھِ دۄہ کھۄتہٕ دۄہ واریاہ ترقی کران بیٚیہِ اَگر اَسہِ کُنہِ وِزِ کانٛہہ پٕلیٹ فارَم نَمبر اوس آسان ضرورت اَسہِ اوس ہُہ آسان تَتھ رٮتھ برونٛہہ رَٹُن دیٹ پَتہٕ ٲسۍ أسۍ رٮ۪تھ برونٛہہ سُہ دۄہ اکھ اوس تَمہِ دۄہ رٮ۪تھ برونٛہہ اکھ دۄہ راوان بیٚیہِ اوس اَسہِ پیٚوان پَتہٕ رٮ۪تَس منٛز تہِ خبر کۭتیہ چَرَکھ کَرٕنۍ بیٚیہِ ییٚمہِ دۄہ پَتہٕ گژھُن تہِ آسہِ تَمہِ دۄہ یِم ہسا ٲسۍ تقریٖبن ہسا اوس اَسہِ لگان پانژھ ڈوٚڑ رٮ۪تھ تام اوس اَسہِ لگان یہِ کرنَس مَگر اَگر ہسا أسۍ ؤنکیٚس ٹیکنالجی ہِندِس بارَس منٛز کَتھ کرو ؤنکیٚس ہسا نہ سا چھےٚ اَسہِ خٲلی لگان اَسہِ یا لَگہِ اوٚڑ گٲنٹہٕ نتہٕ چھُ لگان گٲنٹہٕ بیٚیہِ اَگر ہسا أسۍ سِٹیشنن ہنٛز کَتھ کرو مطلب کہِ اَگر اَسہِ ٹِکیٹ ٲس آسان کَڑںۍ أسۍ ہسا ٲسۍ گۄڈٕ آسان گٲنٹَس لٲنہِ منٛز پھٔسِتھ ؤنکیٚنس اَگر أسۍ ٹیکنالجی ہنٛز کَتھ کرو أسۍ ہسا چھِ مطلب اَگر أسۍ کُنہِ ٹرین سِٹیشن ٹرین سِٹیشنَس اوس گژھُن آسان أسۍ ہسا ٲسۍ گۄڈٕ آسان گٲنٹَس گٲنٹَس ٲسۍ أسۍ آسان کُنہِ جایہِ رُکِتھ پَتہٕ ٲسۍ أسۍ تور اَژَان پَتہٕ کر ٲسۍ أسۍ یہِ میلان نَمبر میلان ؤنکیٚنس ہسا واتنٲے أسۍ ٹیکنالجی یوٗتاہ برونٛہہ اَسہِ حظ چھِ کُنہِ کُنہِ تہِ وِزِ چھِ أسۍ ہیٚکان کُنہِ تہِ جایہِ مطلب پَنُن ٹوکُن کٔڑِتھ سُہ سا چھُ تھروٗ ٹیکنالجی بیٚیہِ بہٕ سا گٔیَس پٔتمہِ لَٹہِ دِلہِ مےٚ سا وُچھ تَتہِ ہسا ٲسۍ دِلہِ منٛز ہسا وُچھ مےٚ یِژھ ٹیکنالجی أسۍ ہسا ٲسۍ گژھان تَتٮ۪ن ہسا سُہ ٹوکُن دِوان ٹیکنالجی ہُند دور ہسا چھُ یُتھ برونٛہہ ٲسۍ زیادٕ پَہمَتھ ژوٗر کران تِم ٲسۍ اَژان یِتھٕے پٲٹھۍ یِمو ٹوکنو ووٚکنو وَرٲے تَتہِ ہسا چھُ ؤنکیٚنس تیُتھ سِسٹم آمُت اَگر نہٕ کٲنٛسہِ ٹوکُن آسہِ تٔمِس حظ چھُ تٔتی سُہ میشیٖن کران بَند یوتانۍ سُہ ٹوکُن اَنہِ بیٚیہِ اَگر ؤنکیٚنس ٹیکنالجی ہُند ہسا چھُ یوٗت دور اَگر اَسہِ کُنہِ جایہِ آسہِ گژھُن اَسہِ آسہِ نہٕ تَمِچ لوکیشن پَتہ أسۍ ہسا چھِ گوٗگلَس پٮ۪ٹھ وُچھان اَسہِ کَتھ جایہِ چھُ واتُن أسۍ ہسا چھِ لوکیشن ٹریس کران آرام سا أسۍ ہسا چھِ تِمن جاین واتان یۄس ہسا سٲنۍ ٹیکنالکی یہِ سا چھِ واریاہ ترقی یافتہٕ دۄہ کھۄتہٕ دۄہ گژھان یُس کٲم اِنسان اوس کران رٮ۪تہٕ وادَن منٛز سۄ کٲم چھُ ؤنکیٚنس مِنٹن منٛز گژھان یا یَتھ یَتھ کامہِ اِنسانَس اوس لگان ؤری زٕ ؤری سۄ کٲم ہسا چھِ ؤنکیٚنس دۄن یا ترٛین دۄہَن منٛز گژھان اَسہِ ہسا ٲسۍ برونٛہہ حَجَس گژھان حجَس ہسا اوس اَسہِ پیٚوان ؤری برونٛہہ سَفرَس نیرُن مَگر اَگر ہسا أسۍ ؤنکیٚنس ٹیکنالجی ہنٛز کَتھ کرو اَگر أسۍ آز چھِ گژ آز نیرو سَفرَس أسۍ آسو أسۍ آسو صبُحس تام حَجِس وٲتمٕتۍ